سٲنِس کَشمیٖرَس منٛز چھِ صرف ٹریٚڈِشَنٕے اوت آسہِ ییٚتہِ کیٚنٛہہ تہٕ ختمہٕ شریٖف آسہِ بدَل کیٚنٛہہ تہٕ ختمہٕ شریٖف ترٲیِو کَٹھ سُہ کٔرِہُن ہُنٛد تھپہِ تھپہِ بیٚیہِ عام طور عیٖدملاد مَنٲیِو وۄنۍ چھِ محرمکۍ دۄہ وَنۍ رٔنِو وٕگرٕ وَنۍ کٔرِو کیٚنٛہہ تامَتھ یہِ چھُ سورُے سُپرسٹِشس اگر نہٕ یِم چیٖز کَرو تہِ یِمو سۭتۍ ہیٚکہِ نہٕ کِہیٖنۍ تہِ گٔژھتھ کیٛاز سانٮ۪ن نفع نۄقصانُک مٲلِک چھُ ُہس خۄدا صوب بَس یتُے وَنہٕ بہٕ یِم چیٖز پز نہٕ پالٕنۍ کیٚنٛہہ